أسۍ ہَسا چھِ ڈِش اَکھ یَتھ أسۍ واریاہ لفظ چھِ یِوان واریاہ مَزٕ چھِ یِوان کھٮ۪نَس یَتھ أسۍ کٲشِرۍ پٲٹھۍ چھِ وَنان دۄدٕ یَکھٕنۍ یَتھ ہَسا پرٛٮ۪تھ کانٛہہ چھِ خۄش کَران کھیٚنۍ یہِ ہَسا چھِ أسۍ گَرِ تہِ بَناوان تہٕ وازوانَن پٮ۪ٹھ تہِ بَناوان تہٕ ییٚلہِ پوٚژھ یی تٔمِس خٲطرٕ تہِ بَناوان یہِ ہَسا چھِ واریاہ مَزٕدار یَتھ ہَسا نیٚبرِم ٹیوٗرِسٹ یِوان چھِ تِم تہِ ہَسا چھِ اَمِچ ڈِمانٛڈ کَران تیوٗتاہ ہَسا چھِ آسان یہِ میوٗٹھ سون یہِ ڈِش اَتھ ہَسا چھِ أسۍ بے انتہا پَسنٛد کَران یہِ ہَسا چھِ أسۍ گَرے بَناوان